ییٚلہِ ہَسا ٹیٛوٗرِسٹہٕ یی کٔشیٖر مَنٛز سُہ ہَسا ہیٚکہِ ییٚتہِ واریاہ تِم چیٖز نِتھ یُس تٔمس ہَسا یادگار روزِ تتھ مَنٛز ہَسا ہیٚکہِ سُہ گۄڈٕنیٚتھے ییٚتیٛک ٲں یعنی کہ شال نِتھ شالَن ہَسا چھُ واریاہ قۭمَت آرِ کامہِ شال ہیٚکہِ سُہ نِتھ سوزنی شال ہیٚکہِ سُہ نِتھ تہٕ تِلہٕ کامہِ ہیٛونٛد شال ہیٚکہِ سُہ نِتھ بیٚیہِ ہَسا ہیٚکہِ سُہ ییٚتہِ ٲں فوٹوٗگرٛاف تہِ تُلِتھ یُس تٔمِس یادگار روزِ اَمہِ باوجود ہَسا ہیٚکہِ سُہ ییٚتہِ ییٚتیٛک ڈرٛاے فرٛوٗٹ تہِ نِتھ یا ییٚتیٛک سیفران کَشمیٖری سیفران یعنی کہ کوٚنگ یتھ أسۍ وَنان چھِ سُہ تہِ ہَسا ہیٚکہِ سُہ یعنی کہِ تٔمِس روٗد یہِ ٲں یہِ ییٚتہِ سُہ نِتھ یُس ہَسا تٔمِس کیٛاہ روزِ پَتہٕ سُہ یادگار روزِ تٔمِس یہِ یعنی کہ یُس تٔمِس ہَسا تٔمۍ سٕنٛدۍ خٲطرٕ روزِ سُہ یاد پَتہٕ واریاہَس ٹایمَس یِم ہَسا چھِ کیٚنٛہہ تِم چیٖز یِم ہَسا تِمَن کیٛاہ روزَن یاد روزِ تِمن یِمن ہُنٛد واریاہَس ٹایمَس پَتہٕ پیٚیہِ یِمن یہِ یِمن ٲں یعنی کہِ ییٚمہِ یِمَن جایَن ہُنٛد یاد اگر ہَسا أسۍ وُچھو یُس ہَسا ٹیٛوٗرِزٕم چھُ یہِ ہَسا گوٚو ٲں کیٚنٛژو ؤریو پتہٕ ہَسا گوٚو یہِ واریاہ چینٛج یعنی کہ وُنٛکیٚس ہسا اگر أسۍ وُچھو وُنٛکیٚس ہَسا چھُ ییٚتہِ کٔشیٖرِ مَنٛز واریاہ ٹیٛوٗرِسٹہٕ یِوان ٹیٛوٗرِسٹٕس ہَسا آیہِ ٲں چھ یِوان آز واریاہ زیادٕ اگر ہَسا أسۍ وُچھو ییٚتہِ ٲں مطلب یہِ ییٚتہِ ہَسا چھُ وُنٛکیٚس ٲں اگر أسۍ وُچھو ٲں ونکیٚس ہَسا چھ ٲں ٲں ہیٚکان یور جا ہَوٲیی جہاز چھ یِوان ٲں یا ٹرٛین سٔروِس چھِ ییٚتہِ اَمہِ سۭتۍ ہَسا گوٚو فلو زیٛادٕ بیٚیہِ ہَسا اگر أسۍ وُچھو ٲں ییٚتہِ چھِ واریاہ ٹیٛوٗرِسٹہٕ پلیسِز واریاہ تِم اصلہِ یِم ہَسا ٹیٛوٗرِسٹَن چھِ کھینٛچان ٲں یعنی کہِ ٲں یُکنَتھ ٲں ٹیٛوٗرِسٹٕس ہَسا چھِ یِوان وُنٛکیٚس فارِنہٕ پٮ۪ٹھ چھِ یِوان باقٕیو ملکُو پٮ۪ٹھ تہِ ہَسا چھِ ٹیٛوٗرِسٹہٕ یِوان یا اگر أسۍ وُچھو مطلب کیٚنٛژو ؤریو پَتہٕ ہَسا گٔے یہِ ٲں واریاہ مطلب فٕلو گوٚو زیادٕ تہٕ کیٛازکہِ اگر أسۍ وُچھو ٹیٛوٗرِسٹہٕ فٕلو گوٚو اَمہِ موٗجوب با زیٛادٕ کیٛازِ ییٚتہِ یُس ہَسا چھُ مَطلَب ٲں ایٚنوَرانمیٚنٹہٕ ٲں یعنی کہِ ماحول یُس ییٚتہِ چھُ ٹیٛوٗرِزٕم خٲطرٕ سُہ ہَسا چھُ واریاہ اصٕل ییٚتہِ ہَسا چھُ آب و ہوا اصٕل ییٚتہِ ہَسا چھُ گَنٛدگی چھَنہٕ ییٚتہِ پوٚلوشَن چھُنہٕ ییٚتہِ کِہیٖنۍ ییٚتہِ ہَسا چھُ اصٕل مطلب رہن سہن چھُ یِمن چھِ ییٚتہِ ہوٹل تہِ اصٕل میلان یِمَن چھِ ییٚتہِ گاڑیٚن ہنٛز سٔروِس تہِ اصٕل میلان یِمَن چھِ ییٚتہِ بیٚیہِ اصلِس ٲں یعنی کہِ درٛوٚگ تہِ چھُکھ نہٕ میلان کِہیٖنۍ تہٕ یِم چیٖز ہَسا گٔے کٲم یِمو سۭتۍ ہَسا گوٚو ٹیٛوٗرِزٕم زیٛادٕ اگر ہَسا اسہِ ییٚتہِ آسہِ وۄنۍ ٹیٛوٗرِزٕم بَڑھاوُن اِمپرٛو آسہِ ٹیٛوٗرِزٕم کَرُن اَمہِ خٲطرٕ ہَسا پَزِ اسہِ گۄڈٕنیٚتھے کٲم ییٚتہِ کَرٕنۍ اسہِ ہَسا پَزَن ییٚتیٛک ماحول پَزِ اسہِ صاف تھاوُن اسہِ پَزَن یِم ٹیٛوٗرِزٕم جایہِ چھِ ٹیٛوٗرِسٹہٕ جایہِ چھِ چاہے سُہ ٲسۍ تَن گُلمرگ پہلگام یا سونہٕ مرگ یا باقٕے جایہِ چھِ ٲں سرینَگرَس مَنٛز چھِ نِشاط چھُ شالمار چھُ ڈَل چھُ باقٕے چیٖز اسہِ ہَسا پَزِ اَتہِ صاف صَفٲیی تھاوٕنۍ صاف صَفٲیی ییٚمہِ ساتہٕ أسۍ تھاوو اَمہِ سۭتۍ ہَسا گَژھہِ کٲم ٹیٛوٗرِسٹہٕ ہَسا گَژھہِ سٲنۍ ٹیٛوٗرِسٹہٕ گَژھہِ اَمہِ سۭتۍ اِمپرٛو ہَسا گَژھہِ دوٚیِم چیٖز پَزِ اسہِ یِمَن ٹیٛوٗرِسٹہٕ جایَن پٮ۪ٹھ پَزَن اسہِ سٔروِسِز تھاونہٕ اسہِ پَزَن گاڑِ تھاونہٕ اسہِ پَزَن آٹوٗ تھاوٕنۍ اسہِ پَزَن رِکشہ تھاوٕنۍ اسہِ پَزَن لَکچہِ گاڑِ تھاونہٕ تاکہِ یِمَن ٹیٛوٗرِسٹَن گٔژھ نہٕ پرٛابلِم گَژھٕنۍ کِہیٖنۍ بیٚیہِ تہِ اسہِ ہَسا پَزِ یُس تہِ اَتیٚتھ یِم ہوٹَل چھِ آسان یا ڈابہٕ چھِ آسان یا باقٕے چیٖز چھِ آسان یِم پَزَن اسہِ میسر اَتہِ تھاوٕنۍ یِم گَژھَن آسٕنۍ ایٚولیبٕل تاکہِ اگر یِمَن پَگاہ اَتہِ پیٚیہِ کیٚنٛہہ کھیٛون پیٚیَکھ چیٛون پیٚیَکھ سُہ ہسا گَژھہِ یِمن ایٚولیبٕل آسُن اَمہِ سۭتۍ تہِ ہَسا چھِ اسہِ ٹیٛوٗرِسٹہٕ ٲں ٹیٛوٗرسٹہٕ گَژھَن اسہِ اِمپرٛوٗ یعنی کہِ یمو یمو چیٖزو سۭتۍ بیٚیہِ پَزِ اسہِ اصٕل پٲٹھۍ چاہے سُہ سون گاڑِ وول آسہِ یِمَن اَکہ جایہِ پٮ۪ٹھ بیٚیِس جایہِ سُہ ہَسا گَژھہِ یِمن باقٕے لَکچیٚن لَکٹیٚن لَکٹیٚن جایَن تہِ گَژھہِ یِمَن ہاوُن ہاوُن سُہ یِتھے کٔنۍ کیٚنٛہہ جایہِ چھِ آسان یِم مطلب سفرَس مَنٛز چھِ آسان تِم ہَسا چھِ پَزَن یِمَن ہاونہٕ یِم یہِ ہَسا گٔے یہِ جاے یہِ ہَسا گٔے ہُہ جاے تاکہِ اَمہِ سۭتۍ تہِ ہَسا گَژھہِ کٲم یِمَن ہَسا ییٖیہِ ٲں یِتھ کٔنۍ چھُ یہِ ہَسا روز ہَسا ٲں وَنَن یِم سٲنۍ اَکھ پازٹِو امیج باقیَن یعنی کہِ یِتھ کٔنۍ تہِ ہَسا گَژھہِ اسہِ سون ٹیٛوٗرِزٕم اِمپرٛوٗ بیٚیہِ پَزَن اسہِ کَرٕنۍ کٲم یعنی کہِ یُس ییٚتیٛک آب چھُ سُہ ہسا پَزِ نہٕ اسہِ گَنٛدٕ کَرُن کیٛازکہِ یِم نالہٕ چھِ آسان دٔریاو چھِ آسان یا کوٚلہٕ چھِ آسان یِمَن ٹیٛوٗرِزٕمَن جایہِ جایَن چھِ آسان تِم ہَسا پَزَن نہٕ اسہِ کَرنہِ گَنٛدٕ کِہیٖنۍ ییٚلہِ ہَسا أسۍ ماحول تھاوو ٹھیٖک أسۍ تھاوو ٲں رہن سہن تھاوو أسۍ ٹھیٖک أسۍ تھاوو ییٚتیٛک ٲں ہوا تھاوو أسۍ ٹھیٖک تہٕ أسۍ تھاوو ییٚتہِ سٔروِس اصٕل تہٕ یِمو چیٖزو سۭتۍ حظ گَژھہِ ییٚتہِ ٹیٛوٗرِزٕم اِنکرٛیٖز ہَسا گَژھہِ تہٕ اَمہِ سۭتۍ ہَسا گَژھہِ سٲنۍ ٹیٛوٗرِسٹہٕ گَژھہِ اِمپرٛوٗ یمو یمو چیٖزو سۭتۍ